اہن سا اَکمہِ پھِرِ اَنے مےٚ چیٖز پَتہٕ یُتھُے ہَسا مےٚ دٔیمہِ پھِرِ اَکھ چیٖز کَرے آرڈَر مےٚ کَرے سُہ سنیپ ڈیٖل پٮ۪ٹھ کَرے مےٚ چیٖز مےٚ ہَسا کَرے گٔر آرڈَر گٔر ٲس فاسٹ تہٕ مگر ہسا یُس زَن یہِ گٔر ٲس سۄ ٲس مےٚ کٔرمٕژ بَہَن شَتَن آرڈَر حظ مگر یُتھُے مےٚ گٔر کھوٗج سۄ حظ ٲس بالکل محضٕے بَکواس فضوٗل سۄ لَوِ ہہ نہٕ ڈۄڈ ہَتھ رۄپیہِ تہِ کِہیٖنۍ پٹرِ ہِنٛز گٔر ٲس سۄ تہٕ پَتہٕ کَرے مےٚ تِمَن واپَس فون کَرے مےٚ تِمَن واپَس فون زِ یہِ کیاہ پرٛوڈَکٹہ چھُو تۄہہِ سوٗزمُت اگر تۄہہِ ہسا برٛینٛڈٕ برٛینٛڈِڈ ناو چھُ دوٚمُت تۄہہِ کَرے مےٚ یہِ چیٖز آرڈَر تۄہہِ کیٛاہ چھُ سوٗزمُت یہِ رَبڑ کھٔنٛڈ یور تہٕ مگر تۄہہِ کٔرٕو کٲم حظ تۄہہِ تَتہِ اوس ہاوان سُہ دوٚیمہِ پرٛوڈَکٹُک سُہ اوس ہاوان یہِ ہَسا چھُ رانٛگ نمبر یۄس زَن سٲنۍ آرجنَل سایٹ چھِ تَتٮ۪ن چھُنہٕ اَسۍ یہِ کَنٹیکٹ دِوان کِہیٖنۍ اَسہِ چھُ آسان رِٹٲرٕن آپشَن تہِ تَتہِ اٮ۪ویل اٮ۪ویلیبٕل تھوٚمُت تہٕ یہِ ہسا اوس میون واریاہ بُرٕ تَجرُبہٕ یُس زَن مےٚ سہٕ دوٚیِم پرٛوڈَکٹ ہیٚژے گٔر تہٕ مگر سُہ اوس بالکل اوس سُہ سنیپ ڈیٖل پٮ۪ٹھ کَرے مےٚ سُہ آرڈر سُہ روٗد نہٕ کامیاب میٛانہِ خٲطرٕ کِہیٖنۍ تہٕ میٛانہِ خٲطرٕ اوس یہِ واریاہ بُرٕ تہٕ ناخۄش گوار چیٖز